نو اَگست زٕ ساس ترٛۆوُہ ٲٹھ جولاے زٕ ساس شُرہ دہ جولاے زٕ ساس شُرہ کاہہ جولاے زٕ ساس شُرہ سَدہ جولاے زٕ ساس اَکہٕ وُہ کُنہٕ وُہ اَگست زٕ ساس ترٛوٚوُہ پندہ اَگست زٕ ساس سَتووُہ